آو بہٕ چھُس یہِ زانان زِ کَشمیٖری لٮ۪نٛگویج چھِ رِپرٛٮ۪زنٛٹ یِوان کَرنہٕ وٕکٮ۪نَس پرٛٮ۪تھ کُنہِ پٕلیٹفارمَس پٮ۪ٹھ چاہے سُہ اٮ۪جُوکیشنَل چھا میٖڈیا چھا نِوٕز پیپَر چھا آز چھِ یِوان پرٛٮ۪تھ کُنہِ جایہِ کَشمیٖری سَبجَکٹ چھِ یِوان پَرناونہٕ سکوٗلَن منٛز ییٚمہِ سۭتۍ کَشمیٖری لٮ۪نٛگویج چھِ پرٛموٹ گَژھان شُرۍ چھِ ہیٚچھان کٲشُر کَرُن وَنُن کِہ کٲشُر پَرُن یِم میٖڈیا وٲلۍ چھِ میٖڈیا وٲلۍ چھِ خبرٕ وَنان کٮ۪ش کٲشِر پٲٹھۍ ییٚمۍ سۭتۍ یِم اِلِٹرٛے یِم اَن پَڑھ لوٗکھ چھِ تِمَن چھِ یِوان آسان بھاشاہ منٛز خبرٕ سَمٕج یِم نہٕ سَمجِتھ ہٮ۪کہٕ ہن کیٚنٛہہ کٲشِر پٲٹھۍ چھِ نِوٕز پیپَر یِوان ییٚمۍ سۭتۍ لوٗکھ اٮ۪ویَر چھِ گژھان زِ کیٛاہ چھِ وٕکٮ۪نَس سٲنِس معاشرَس منٛز چَلان کَم کَم ٹٮ۪کنالجی چھِ وٕنکٮ۪نَس یِوان لَبنہٕ سانہِ زِندگی منٛز کٲشِر لٮ۪نٛگویج ہَسا چھِ اَکھ اَصٕل لنٛگویج میٖٹھ لٮ۪نٛگویج یُس پَتہٕ پٮ۪ٹھ چھُ چَلان ہِندُستانَس منٛز چھِ وٕکٮ۪نَس کٲشِر لٮ۪نٛگویج یِوان اَکھ میٖٹھ لٮ۪نٛگویج مانٛنہٕ